ہٮ۪لو اَسلام وعلیکُم ہٮ۪لو اَسَلامَ وعلیکُم ہٮ۪لو ؤنِو وعلیکُم اَسَلام ٹھیٖک چھُو تۄہہِ چھُو اَصٕل پٲٹھۍ تِلہٕ آ أسۍ چھِ لاگان تِلہٕ اَکھ پیچ گَژھِ ژے أکِس پھٮ۪رنس حظ أکِس پھٮ۪رنس چھِ گَژھان ساسس نا یہِ چھُنہٕ دروٚگ کِہیٖنۍ یہِ چھِ اَصٕل ریٹھ یِژی اورے تہٕ نَہ کِہیٖنۍ گژھٮ۪س نہٕ کَم اَتھ چھِنَہ محنت تہِ لگان وٕنۍ چھِ اَتھ تِلہٕ تہِ پٮ۪وان اَنُن تمہِ پتہٕ گٔے یہِ لاگُن تہِ تمہِ پتہٕ گٔے مطلب أسۍ چھِ گَرے لاگان تۄہہِ کوٗتاہ چھُو تۄہہِ ؤنِو پَنُن انداز تۄہہِ کوٗتاہ گَژھیو آسُن بہٕ کیٛاہ ونہو تۄہہِ مطلب ترٮ۪ن پھٮ۪رنن ترٮ۪ن پھٮ۪رنن اَدٕ تۄہہِ چھُو وَنان دون ترٮ۪ن پھٮ۪رنن گٔے اَکھ پھٮ۪رن چھُ ساسس گَژھان بیٚنہِ تِم لاگَان تیٚلہِ ترٮ۪ن ساسن ترٛےٚ پھٮ۪رن تیٚلہِ کوٗتاہ چھُو تۄہہِ گَژھان تُہۍ کوٗتاہ چھِو وَنان تُہۍ کوٗتاہ سَتھ ہَتھ أکِس پھٮ۪رنس نا یہِ چھُ وارِیاہ زیادٕ کَم گَژھان تہٕ تُہۍ کٔرِو وٕ سیوٚدُے ٲٹھ یٚ نَہ ٲٹھ شیٚتھ چھُ وَ ٹھیٖک آ ژۄوُہ شیٚتھ اگر چھَو برابٔردی ژۄوُہن شتن منٛز تہٕ تیٛلہِ چھُ ٹھیٖک آ أسۍ چھِ گَرے چَلو ٹھیٖک حظ چھُ تُہۍ یِزیو یپٲری ٹھیٖک چھُ تُہۍ یِزیو تیٚلہِ یپٲری